اگر أسۍ کیٚنہہ کھیلَن ہِنٛز کَتھ کَرو یا سارنی کھیلَن ہِنٛز کَتھ کَرَو یِم اِنسان ایٚنجاے تہِ چھِ کرَن تہٕ بیٚیہِ یِم سِٹرٛٮ۪س چھِ آسان کٲنٛسہِ سُہ تہِ چھُ گژھان دوٗر تہٕ ہر کانٛہہ اِنسان یُس چھِ تِم تِمَن پَزِ یِم کھیل گِنٛدنہِ یا چھُ کِرکَٹ چھُ چاہے فُٹ بال چھُ یا باقٕے گیم چھِ تِمَن پَزن تِم گِنٛدنہِ تِکیٛازِ یِمَو سۭتۍ چھِ واریاہ اِنسان ایٚنجاے تہِ کَرَن یہِ بیٚیہِ اگر ہَے سِٹرٛٮ۪س تہِ آسہِ سُہ تہِ چھُ کَم گژھان